کہِ کامَن مِسکَنسیٚپشَن یِم کَشمیٖری لینٛگویج ایباوُٹ چھِ سُہ چھِ گۄڈنٮ۪تھٕے کَشمیٖریَن منٛز یِم آز اُردُوَس منٛز کَتھ چھِ کَران کہِ تِمَن چھِ باسان شاید چھِ سٲنۍ لنٛگویج کَشمیٖری اِنفیٖریَر مگر اِن رِیَلٹی یُس چاہے اُردو یا کَشمیٖری چھِ یِم چھِ دُشوَے یِمَن مَنٛز چھِ ہیوی اِنفُلَنٕس کَمیُک اَکھ ییٚمیُک پٔرشِیَنُک یا عربِک اِنفُلنس تہِ چھِ واریاہ واریاہ یَتھ منٛز یا ریلِجَس اِنفُلَنس اِسلامُک اِنفُلَنٕس تہٕ لایِک ووکیبلٔری مَنٛز یا ایلفابِٹَن مَنٛز یُس مطلب کٲشرٮ۪ن پَزِ مطلب پنٛنہِ لینٛگویج پٮ۪ٹھ اَصٕل پٲٹھۍ تھاوُن ہولڈ اگر نہٕ تُہۍ پنٛنہِ لینٛگویج کَلچَر آیڈٮ۪نٹِٹی پٮ۪ٹھ تھٲیِو ہولڈ تیٚلہِ چھُنہٕ تۄہہِ کانٛہہ لنٛگویج لٮ۪س یا کَلچَر یا آیڈَنٹِٹی لٮ۪س تیٚلہِ چھُنہٕ تُہۍ کُنہِ خٲطرٕ کَران سِٹینٛڈ رِیَلٹی چھِ یہِ سٲنۍ مطلب سٲنۍ ریٖجنَل زَبان یا مَدَر ٹَنٛگ اَتھ منٛز چھِنہٕ مطلب کانٛہہ نہٕ شیم گژھٕنۍ اِنفیٖریَر آسٕنۍ کہِ اُردو پٲٹھۍ کَرٕنۍ کَتھ یا یہِ باسہِ یہِ چھِ أسۍ غلط کَران کٲشِر پٲٹھۍ کَتھ کَرٕنۍ چھِ یہِ اُردو تہٕ یِم یِمَن چھِ دُشوَیَن مَنٛز پٔرشِیَن اِنفُلَنٕس تہٕ بیٛاکھ کَتھ یُس مطلب کٔشۍ مِسکَنسیٚپشَن چھِ یِم لنٛگویج ہُنٛد سُہ چھُ مطلب شَہَرکٮ۪ن منٛز یِم سمجان چھِ أسۍ کَران پرٛسٹیٖن آرجِنَل کَشمیٖری یا پیُور تہٕ یِم بیٚیَن ڈِسٹرکَن ہٕنٛدۍ چھِ تِم چھِ کَران تھوڑا اِنفیٖریَر کَشمیٖری مگر یہِ چھُنہٕ واریاہ کٲشرٮ۪ن ڈایلیٚکٹُک مَطلَب پَے کینٛہہ کہِ الگ الگ رِجنَس منٛز چھِ اَلَگ اَلَگ ڈایلیٚکٹ آسان اَگَر کٲنٛسہِ رِجنَس منٛز اَکھ ڈایلیٚکٹ آسہِ تِمَن آسہِ شَہرکٮ۪ن نِش ڈِفرَنٹ تِمو مطلب گوٚو نہٕ کینٛہہ تِم شَہرکٮ۪ن نِش کَشمیٖری کَم زانان یا غلط کَران رِیَلٹی چھِ کہِ یُس بیٚیَن ڈِسٹرکَن ہُنٛد یہِ ڈایلیٚکٹ چھِ یہِ کَشمیٖری تِمو چھُ پنٛنہِ لنٛگویج پٮ۪ٹھ زیادٕ ہولڈ تھوٚمُت زیادٕ یہِ کولونایزرَن ہُنٛد اِنفُلنس نہٕ دیُتمُت اَتھ پٮ۪ٹھ أمۍ کینٛہہ یِم زَن شَہرکٮ۪ن ہٕنٛز کَشمیٖری منٛز چھِ واریاہ زیادٕ اِنفُلَنٕس اِنٛگلِش لینٛگویج ہُنٛد یِتھ کٔنۍ تِم چھِ وَنان کانٛگٕر أسۍ چھِ وَنان کانٛگٕر مگر یُس آر چھُ یہِ چھُ اَتھ منٛز اِنٛگلِشُک اِنفُلَنٕس کیٛازِ اِنٛگلِش منٛز اوس نہٕ اَتھ یِوان ڈی ٲسۍ نہٕ ہیٚکۍ نہٕ تِم رِپلیس کٔرِتھ کِہیٖنۍ تِمو کوٚرُکھ آر رِپلیس بوٚرُکھَنَتھ آر تہٕ ییٚمہِ سۭتۍ مطلب اَسہِ چھِ پَنٕنۍ لنٛگویج پٮ۪ٹھ اَصٕل ہولڈ تیٚلہِ چھِ أسی مطلب یا بیٚیَن ڈِسٹِرٛکَن ہٕنٛدۍ پِرٛسٹیٖن تہٕ آرجِنَل کَشمیٖری کَران شَہَرکیو نِش تہٕ یا واریاہ چھِ تہِ شَہرٕکۍ سونٛچان اَمِس چھِ تھوڑا اَسہِ چھِ ایٚکسَنٛٹ ڈِفرَنٹ بیٚیَن ڈِسٹِرٛکَن ہٕنٛدۍ تہِ چھِ تھوڑا کَران اِنفیٖریَر فیٖل مَگَر تِژھ چھُنہٕ تیُتھ گَژھِ نہٕ کانٛہہ میٹَر آسُن کینٛہہ کیٛازِ اَسہِ پَزِ مطلب یِم ریٖجنَل یِم ڈِفرَنٕس یا لینٛگویج منٛز یِوان اِن فیوٗچَر تِم پَزَن اَسہِ ایٚکسیپٹ کَرٕنۍ ایٚڈاپٹ کَرٕنۍ تہٕ ایپرِشِییٹ کَرٕنۍ تہٕ کیازِ اَتھ لینٛگویج پٮ۪ٹھ چھِ سارنٕے ہٕنٛز رایٹ نہ کینٛہہ شَہَرکٮ۪ن ہٕنٛز یا بیٚیہِ کٲنٛسہِ ہٕنٛز تہٕ یہِ چھِ بیٚیہِ جَس لنٛگویج ییٚمہِ سۭتۍ أسۍ کوٚمنِکیٹ ہٮ۪کو کٔرِتھ بیٚیہِ نہٕ کِہیٖنۍ کہِ کانٛہہ چھُ اِنفیٖریَر اَتھ منٛز یا کانٛہہ چھُ سُپیٖریَر اَتھ منٛز تہٕ